اگر أسۍ بیک پینٕچ کتھ کرو یتھ زن کٲشِر پٲٹھۍ کَمر دود چھِ وَنان سٲنِس علاقس منٛز چھُ اکھ مشہوٗر اکھ علاج یہِ دود ژَلراونہٕ خٲطرٕ اگر اَسہِ باسان آسہِ کَمرَس دگ چھِ کَران تمہِ خٲطرٕ چھِ اکھ لوکل علاج اَکھ یُس زَن سٲنِس علاقس منٛز مشہوٗر چھُ یَتھ زَن وَنان چھِ نُن آبہٕ سۭتۍ چھَلُن یَتھ انگریٖز پٲٹھۍ سالٹہٕ واٹر چھِ ونان امہِ سۭتۍ اگر أسۍ یہِ مٲلِش کرو یا کمرس دِمو فَش تمہِ پتہٕ یہِ نُنہٕ آب سۭتۍ چھَلنہٕ پتہٕ اَگر أسۍ تیٖل یَتھ وَن تیٖل تہٕ تتھ سۭتۍ تھوڑا نوٗن رَلٲوِتھ کمرس متھو امہِ سۭتۍ چھِ اتھ اکھ فرکھ گژھان اتھ کَمر دٲدِس